اسلامُ علیکم اسلامُ علیکم وعلیکم سلام ٹھیٖک چھُو حظ وۄستا اصل پٲٹھی چُھکھا سٲری چھا ٹھیٖک گرِکۍ آ شُکُرشُکُر ہے نہ حظ یہِ کٲم کَرے یہِ چھِ گٔمٕژ سٲری تۄہہِ کھۄٹھٕے چھو کٔرمٕژ نہ حظ نہ چھےٚ اتھ سیرِ کٲم سیٚود نہ چھِ اَسہِ سِلیپ اتھ سیٚود اَسہِ سیزاے یم اَنے مےٚ چھان نا اَسہِ دوٚپ یتھ کَرو پَش یمو دوٚپ مے یتھ چھُنہٕ سٮ۪زرٕے کانہہ نہ چھِ سلیپ نا چھُ ہیرٕ کانہہ سٮ۪زرا وۄنۍ انے مےٚ اِلیکٹرشن وول دوٚپُن ہے یمن پایپن منٛز تہِ چھُو تھومُت سیٖمَٹھ ویٖمٹھ اہن حظ اوا اوا دوٚپُکھ ہے پایپن منٛز تہِ چھُو ژھُن مُت سیٖمَٹھ وۄنۍ پونٛسہٕ وونٛسہٕ تہِ نیوٕ تۄہہِ اٮ۪ڈوانسٕے وۄںے تۄہہِ کٲمٕے چھو کھۄٹھ کٔرمٕژ سیرِ کٲم تہِ چھ حَجر ترٛٹھ اتھ نہ حظ دوٚپُن یتھ چھُنہٕ کانہہ سِلیپ کانہہ ہِشرٕے دوٚپُن یہِ چھِ کھۄٹھٕے سِلیپٕے اوٚن پارو فِٹنگ وول اوٚن تہٕ دوٚپُن یمن چھُ سیٖمٹ گوٚمُت پایپن منٛز اہن حظ ادٕ کیاہ دوٚپُن تارٕے چھنہٕ اتھ وَسان ہیرِ تہِ چھُنہٕ کانہہ سیزرٕے حظ نسا کَتہِ چھُ ٹھیٖک اَتھ نٕے چھُ کہیٖنۍ نسا کَتہِ سا لیوٕل ویوٕل کہیٖنۍ نسا اَتھ نٕے کُنہِ اندٕ اینگلٕے چھُ سٮ۪زرٕے چھُنہٕ اتھ کُنہِ اینگلٕے کَتہِ چھُو تۄہہِ اتھ سیزرا کوٚرمُت اہن حظ اہن حظ اۭں اہن حظ اۭں نسا کَتہِ چھِ یہِ کہِ اہن حظ

نسا ہیرِ تہِ چھُ وۄنۍ حَجر کمہِ تامتھ یہِ چھِ گٔمٕژ أکسٕے سایڈس تھوڑا اتھ چھُ بینڈ ہیو زن ہیرِ تہِ یہِ چھِ نژان ہیرِ حظ ییٚلہِ حظ پٮ۪ٹھ چھِ انسان کھسان یہِ چھِ نژان ہیرٕے یہِ چھِ ییٚلٕے روزمٕژ نا چھِ کُنہِ اتھ اتھے چھُ کانہہ سیزرٕے سِلیپ چھِ ہیرٕ اتھ تہِ چھُنہٕ کانہہ سٮ۪زرا وٮ۪زرا کہیٖنۍ تِنہٕ اہن حظ اوا اہن حظ آ وۄنۍ کٔرۍ زیو مہربٲنی یی زیو ادٕ سا آ